بہ چھُس وُنہ سٹوڈَنٹ تہ مطلب مےٚ چھنہ اتھ منٛز تیوتاہ گرٔ گرٔکٮ۪ن چھُ تھوڑا سا ٹیٚنشَن گژھان مگر ییلہ اسہ کانہہ آسہ ریٚسپونسِبٕل نفر سۭتۍ تیٚلہ چھ دِوان گَرِکۍ گژھنہٕ فار ایٚگزامپل ییلہ سکول والٮ۪ن سۭتۍ چھ آسان گژھن سکول والٮ۪ن سۭتۍ چھ سوزان گَرِکۍ تہ بییہ اَتہ چھُ یِوان پَتہ مَزٕ اَسہ دوستن وغیراہَن سۭتۍ بہ چھس مطلب مٛے چھُنہ کانہہ اِنٹَرفیرنس گژھان أمہ سۭتۍ مطلب میانہ پٔرسنل لایفہِ منٛز تہ بہ چھُس مطلب ییٚمہ وِز مےٚ دِل کرٕ بہ چھُس گژھان گرٕکٮ۪ن چھُس بہ پرٕژھان گرکۍ مانن تہ گو ٹھیک اگر نہ تہ تیٚلہِ چھُس نہٕ گژھان کیٚنٛہہ مگر یِم چھِ اکثر چھِ یِم دپان گٔژھِو کیٚنٛہہ چھُ نہٕ دوس وغیرہ چھِ آسان معنی ییٚلہِ أسۍ ریسپانسِبل آسہِ کانٛہہ سۭتۍ نفر یا ریسپانسِبلٹی ہیٚیہِ سٲنۍ کانٛہہ تہٕ بیٚیہِ مطلب کُنہِ وِز چھِ آسان سون فادَر اسہِ سۭتۍ تہٕ اسہِ چھِ یوان واریاہ مزٕ پانہٕ ؤنۍ